سٲنِس ڈِسٹرکَس منٛز چھِ واریاہ خوٗبصوٗرت ٹوٗرِسٹ سُپاٹ یِتھ کٔنۍ گُلمرگ دوٗد پَتھری وغیرہ چھِ امہِ علاوٕ تہِ چھِ سٲنِس ڈِسٹرکَس منٛز واریاہ خوٗبصوٗرت جایہِ یِتھ کٔنۍ ژوٗر کھۄڈَن چھِ ژَہل وغیرہ چھِ مگر گورمیٚنٛٹ چھِنہٕ تَتھ ڈیٚولَپمیٚنٛٹ باپَتھ کِہیٖنۍ کَران اگر تِم تَتھ باپَتھ کٲم کَرَان روڈَس وغیرہ باپَتھ سون یُس ڈِسٹِرٛک چھِ یہِ گژھِ بیٚیہِ زیادٕ ٹوٗرِسٹ باپَتھ فیورِٹ اَٹریٚکشَن